ییٚلہِ بہٕ ہسپتال چھُس گژھان کۄلگوم تَتہِ چھِ پیوان ڈاکٹرس نِش گژھُن ڈاکٹر چھِ ہاوان اَسہِ مطلب اَصٕل پٲٹھۍ وٕچھان کیاہ دٔلیٖل چھَس کیاہ چھُس نہٕ بیٚیہِ چھ اکھ چیٖز ییٚلہِ پَتہٕ ایڈمِٹ وِیڈمِٹ چھِ کران بیڈ ویڈ چھِ تَتہِ سورُے سِسٹم چھُ تَتہِ بیڈ ویڈ اَصٕل پٲٹھۍ مان ژٕ باتھ باتھروُم تہِ چھُ کیاہ وَنان یَتھ فین وین چھُ لٲگِتھ اَصٕل پٲٹھۍ گرم مہ گژھِ تَمہِ خٲطرٕ چھُ فین آسان یا تۭر مہ لگہِ تَمہِ خٲطرٕ چھُ آسان گیٖزر ویٖزر لٲگِتھ اَصٕل پٲٹھۍ وُشُن آب خٲطرٕ وُشُن آب چھُ آسان تَتہِ ضروٗری سُہ چھُ آسان تَتہِ اصٕل پٲٹھۍ تھٲیِتھ تھوٚومُت تِمو بیٚیہِ چھِ اکھ چیٖز پرابلِم گژھان اَکہِ ساتہٕ ییٚمہِ ساتہٕ اسہِ مطلب دور چھِ گژھان تَمہِ ساتہٕ چھِ گژھان اَسہِ یہِ پرابلِم زِ ییٚلہِ أسۍ چِٹھ رَٹنہِ گژھان تَمہِ ساتہٕ چھِ آسان تَتہِ بیٖڈ ویٖڈ چھِ آسان تَتہِ چھُ نہٕ ہٮ۪کان اِنسان چِٹھِ وِٹھِ مطلب جلدی کٔرِتھ کیںہہ کُنہِ ساتہٕ چھِ آسان یٖژاہ ایمرجینسی چھِ آسان جلدی چھِ آسان اِنسانَس سُہ چھُنہٕ ہٮ۪کان کیاہ وَنان یَتھ چِٹھِ تَتہِ چھِ پیوان گۄڈٕ چِٹھِ کڑٕنۍ تَتہِ چھِ سیکیٹری آسان تِم چھِ آسان تَتھ رٲچھ دار تِم چھِ آسان دَپان تِم چھِ دَپان پیٲرِو نٮ۪برٕ کٔنۍ پیٲرِو نٮ۪برٕ کٔنۍ توٚتانۍ چھِ کالس چھِنہٕ ہٮ۪کان اَنٛدر أژِتھ کینٛہہ سۄے چھِ تَتہِ پرابلِم مطلب کُنہِ ساتہٕ چھِ ایمرجینسی آسان تَتہِ چھِنہٕ تہِ کران کیٚنٛہہ بیٚیہِ چھنہٕ ڈاکٹر تہِ زیادٕ تتہِ سنان تِتھ پٲٹھۍ کیٚنٛہہ کُنہِ ساتہٕ چھُ ڈاکٹر آسان تیُتھ کانٛہہ یُس اَصٕل پٲٹھۍ سنان چھُ خال چھُنہٕ انان تِتھ پٲٹہۍ کٕہینۍ بیٚیہِ چھُ اکھ چیٖز تَتہِ گاڑِ چھِ آسان نٮ۪برٕ کٔنۍ زیادٕ لٕگِتھ تَتہِ بٮ۪برٕ کٔنۍ پارکہِ منٛز آسان گاڑِ زیادٕ اَنٛدر اَژَنَس چھنہٕ باتھ آسان کیٚنٛہہ بیٚیہِ کُنہِ ساتہٕ چھِ اَسہِ ایمبولینس کُنہِ ساتہٕ تیٖژاہ ایمرجینسی ایمبولینس چھِ کران فون سۄ چھنہٕ یِوان سَہل سَہل کیٚنٛہہ